چھَس یَژھان ییٚمہِ سنیریو ہوٹلہٕ پٮ۪ٹھٕ کیٚنٛہہ کیٚنٛہہ نوٚو مَزٕ وٕچھُن کھٮ۪نہٕ خٲطرٕ لگ بگ پیٖزا گژھِ یا کیٚنٛہہ گژھِ مےٚ آسُن یُتھ نوٚو مَزٕ آسہِ تَتھ باقٕے نہٕ کیٚنٛہہ کیٚنٛہہ نوٚو ہٮ۪کہٕ مَزٕ ییٚمہِ سۭتۍ پَتہٕ باقِیَن تہِ وَنہٕ بہٕ یور ریسٹورنٛٹ یِیِو تُہۍ یور کٔرِو تُہۍ اَکہِ لَٹہِ یِیِو تُہۍ یور أنِو تُہۍ باقٕے تہٕ تہٕ تیُتھُے گژھِ مَزٕدار مینیوٗ کیٚنٛہہ پیٖزا